ہیٚلو وعلیکُم السلام ؤنِو حظ اَہن حظ آ کیٚنٛہہ نَہ حظ چھُنہٕ زیفران چھُ تھوڑا درٛۄگٕے گَژھان تہٕ کٲشٕرۍ مرژٕوانٛگن چھِ ساڈ ترٛےٚ ہتھ رۄپیہِ کِلو گَژھان سُہ حظ گَژھہِ وُہ اَکہٕ وُہ ساس رۄپیہِ تام تُہۍ ییزیٚو صُبحن دُکانس پٮ۪ٹھ ییٚتی وٕچھو چَلو شُکریہ